اَگر حظ أسۍ بایک چلاوان آسو کَم سیفٹی روٗل پَزن اَسہِ اَپناوٕنۍ اَمہِ خٲطرٕ حظ چھِ گۄڈٕنٮ۪تھٕے اَسہِ حظ گژھِ ہٮ۪لمِٹ گژھِ آسُن اَسہِ لٲگِتھ اَسہِ نَہ حظ چھِ زِگزیگِنٛگ نَہ حظ چھِ کَرٕنۍ اَسہِ کیٚنٛہہ پَنُن پنٛنِس سایڈَس حظ چھُ پَکُن اَسہِ یِم حظ چھِ کیٚنٛہہ سیفٹرٛی روٗلٕز ٹرٛٮ۪فِک سِگنَلٕز چھِ اَسہِ اَصٕل پٲٹھۍ فالو کَرٕنۍ یہِ حظ چھِ واریاہ اِمپاٹنٛٹ ڈرٛایوِنٛگ خٲطرٕ اور ہٮ۪لمِٹ کوٚر مےٚ کہ گۄڈٕنٮ۪تھٕے مٮ۪نشَن ہٮ۪لمِٹ گژھِ آسُن یِم چھِ کیٚنٛہہ چیٖز یِم ضٔروٗری چھِ بایکہِ بایک چَلاونہٕ خٲطرٕ کیٚنٛہہ ڈاکہِ اَمہِ علاوٕ کیٚنٛہہ ڈاکِمٮ۪نٛٹٕس تہِ پَزن اَسہِ سۭتۍ تھاوٕنۍ جیسے لاسَن چھُ آسان اَسہِ ڈرٛایوِنٛگ لاسَن سۄ گژھِ اَسہِ سۭتۍ آسٕنۍ اور اَمہِ خٲطرٕ اِنشورنٮ۪س چھُ آسان اور پوٚلوٗشَن چھُ آسان سٔٹفِکیٹ یہِ حظ گژھِ اَسہِ یِم کیٚنٛہہ ڈاکِمٮ۪نٛٹ یِم حظ گژھن اَسہِ سۭتۍ آسٕنۍ اور گژھِ اَسہِ پانَس سۭتۍ آسُن آیڈٮ۪نٹِٹی کارڈ وغیرہ یہِ حظ گژھِ اَسہِ پانَس سۭتۍ آسُن